زٕ ٲٹھ زٕ ساس کُنوُہ پانٛژھ نَو زِ ساس ترٛووُہ شےٚ سَتھ زٕ ساس ترٛووُہ ژۄوُہ ٲٹھ نَو زٕ ساس اَکوُہ پانٛژ ٲٹھ زٕ ساس تہٕ زٕتۄوُہ